اسلامُ علیکم آ تُہۍ ؤنِو حظ مےٚ تُہۍ چھِوا حظ ڈینٛٹِسٹہٕ پٮ۪ٹھ کَال کران ہاں أسۍ حظ آیے راتھ تُہٕنٛدِس کٕلنِکس پیٹھ یُس شَفا کِلنِک چھُ تُہُنٛد اَسہِ چھُ تتہِ راتھ اِشفاق صٲبس نِش دوا اوٚنمُت مگر مےٚ گوٚو مٔشتھٕے یِم کِتھٕ پٲٹھۍ چھِ مےٚ کھٮ۪ون اَسہِ چھُ راتھ ژور بجے اوس اَسہِ ایپواینٹمٮ۪نٛٹ اَسہِ حَظ چھِ یِمو ترٛےٚ دِتمٕتۍ ترٛےٚ ٹیبلِٹٕس ترٛیو قٕسمٕکۍ مےٚ چھِ دنٛدس واریاہ زیادٕ دِگ مےٚ چھِنہٕ پیِی یِم کِتھٕ پٲٹھۍ چھِ کھیٚنۍ تُہۍ ونِیٛو مےٚ پُلیٖز یِم کِتھٕ پٲٹھۍ چھِ کھیٚنۍ ٹھِیٖکھ حظ چھُ میم تُہۍ ؤنِو مےٚ بیٚیہِ کمہِ ٹایمہٕ چھُ اَسہِ چیک اَپس خٲطرٕ یُن اَہَن حَظ یس میٔم

اَچھا میٖنٕز بیڈ ٹایِم اَچھا ٹھَیٖک مگر دَگ حظ چھِ واریاہ زیادٕ خطرناکھ اتھ چھُ نہٕ خوٗن تہٕ نہٕ رُکانٕے وۅنۍ ٹھِیٖک حظ چھُ شُکرِیہ تُہُنٛد سٔروِس دِنہٕ خٲطرٕ تُہٕنٛدِ سٔروِسَس سۭتۍ چھِ زِ سٮ۪ٹھاہ زِیادٕ خۄش بہٕ چھَس تۅہہِ دِلہٕ سۭتۍ شُکرِیہ ادا کران میم